بہٕ چھُس روزان اسلام آباد ڈسٹرکس منٛز یُس زن جموں کشمیٖرُک اکھ ضلعہٕ چھُ سٲنِس اسلام باد ڈسٹکس منٛز چھُ مُختلِف قٕسمَن ہٕنٛدۍ لُکھ روزان یتھ منٛز زن کٲشِر پٔنٛڈِتھ تہِ چھِ پہٲڑی لُکھ تہِ چھِ تہٕ پٔلین یِم مٲدٲنی علاقن منٛز روزن وٲلۍ لٕکھ تہِ چھِ سارنٕے چھِ پنٕنۍ پنٕنۍ زبان أڑۍ چھِ کٲشُر کران أڑۍ چھِ پہٲڑی بولان تہٕ أڑۍ چھِ اردوٗ کران تہٕ مُختلف موقن پؠٹھ چھُ یِمن سۭتۍ میل مِلُن گژھان ییٚمہِ سۭتۍ زن أسۍ چھِ یِہُنٛد کینٛہہ ہیٚچھان یا یِم چھِ سانہِ نِش اِنٹریکشن کران کٲشرؠن بَٹَن ہُنٛد کھؠن چیوٚن چھُ الگ تمہِ سۭتۍ چھُ سون کھؠن چوٚن تہٕ الگ تہٕ پہٲڑی علاقن منٛز یِم زَن لُکھ چھِ روزان تِہُنٛد تہِ چھُ تہذیٖب تمَا دُن الگ الگ مُختلِف دۄہ یِم یتھ منٛز زن کینٛہہ بٔڑۍ دۄہ تہِ چھِ آسان تہٕ سٲری چھِ أکسٕے شٲیہِ جمع گژھان ییٚمہِ سۭتۍ زَن واریاہ اکھ أکِس نِش ہیٚچھان چھِ